چھِ کِچنَس منٛز نوٚم نوٚم بانہٕ آسان رایِس چھُ آسان تَتھ منٛز چھِ بَتہٕ رَنان پرٛیٚشَر کُکر چھُ آسان تَتھ منٛز چھِ سیٛن رَنان پاوَر کیٹٕلۍ چھِ آسان تَتھ منٛز چھِ ترٛیش تھاوان تہٕ تَتھ منٛز چھِ چاے کران تٲو چھِ آسان تَتھ منٛز چھِ گٲڈ تَلان تَتھ منٛز چھِ ژامَن تَلان تَتھ چھِ گاڈٕ چھٲنۍ بیٛونٕے آسان بَتہٕ ژالَن گٔے سۄ چھِ بیٛونٕے آسان سِںۍ کاشوٕ سُہ تہِ چھُ بیٛونٕے آسان چایہِ چونٛچہٕ چھُ سُہ تہِ چھُ بیٛونٕے آسان نیم چھِ سۄ چھِ بیٛونٕے آسان تَتھ سۭتۍ چھُ ژھوٹہٕ آسان تَمہِ سۭتۍ چھِ ژیٖٹِنۍ کران مِکسر چھُ آسان تَتھ منٛز تہِ چھِ ژیٖٹِنۍ بَناوان ٹرٛاے چھِ آسان تَتھ منٛز چھِ کَپ ٲں تھاون پَلیٹ چھِ آسان تِمَن منٛز چھِ بَتہٕ کھیٚوان گِلاسہٕ چھِ آسان تِمَن منٛز چھِ ترٛیش چیٚوان ٹوٗرۍ چھِ آسان تِمَن منٛز چھِ سیٛن تھاوان فین چھُ ایٚگزاس فین چھُ آسان اَگر کِچنَس منٛز دٕہ گژھہِ سُہ ایٚگزاس فین چھُ کڑان سُہ دٕہ فرٛج چھُ آسان تَتھ منٛز چھِ سَبزی تھاوان تتھ منٛز چھُ دوٗد تھاوان سُہ چھُ تازٕ روزان نوٚم نوٚم آیٹم چھِ اسہِ کِچنَس منٛز آسان بیٚیہِ چھُ اسہِ کِچنَس منٛز آسان آبُک انتظام بانہٕ چھِ چھَلان کِچنَس منٛز چھُ آسان اسہِ سٲنٛدرٕنۍ بَنٲیِتھ تَتھ منٛز چھِ بانہٕ چھَلان تَتھ منٛز چھُ اسہِ گیٖزَر آسان لٲگِتھ ہُنٛدُر آب تہِ آسان وُشن تہِ چھُ آسان چاہے وُشنہِ سۭتۍ گژھہِ خۄش چھَلٕنۍ بانہٕ چاہے ہُنٛدرِ سۭتۍ گژھیٚن خۄش چھَلٕنۍ بانہٕ گرمَس چھِ چھَلان أسۍ ہُنٛدرِ سۭتۍ سِٹینٛڈ کِچن چھِ آسان تِمَن منٛز چھِ کُرسی آسان تَتھ پٮ۪ٹھ چھِ پیٚوان چھَلٕنۍ وۄدنے بانہٕ تَتھ منٛز چھِ پیٚوان وۄدنے کٲم کرٕنۍ سِٹینٛڈ کِچنَن منٛز باقٕے وَالسلام